بہٕ ہسا چھُس گوٚمُت پنٛنہِ سِٹیٹ نٮ۪بر دہلی چھُس بہٕ گوٚمُت پنجاب چھُس بہٕ گوٚمُت جوٚم چھُس بہٕ گوٚمُت صِرف اَمہِ غرضہٕ صرف چھُس بہٕ اَمہِ غرضہٕ گوٚمُت زِ پَنُن روزگار کَماونہٕ خٲطرٕ نہ کہِ سٲلٲنیَن ہٕنٛدۍ پٲٹھۍ سٲل کَرنہٕ خٲطرٕ میون مقصَد اوس صِرف یِہوٚے اَکھ زِ بہٕ کَماوہا پنٛنہِ خٲطرٕ روزگار بَس یِہوٚے اَکھ مقصَد اوس مےٚ یُس زَن تہِ کٔشیٖر چھِ یہِ چھےٚ سۄ اَکھ جاے یُس زَن تہِ بےٚ روزگٲری ہُنٛد اَڈٕ چھِ بَنیومُت کٔشیٖرِ ہُنٛد پرٛٮ۪تھ کانٛہہ نَوجوان چھِ یہِ اَکھ اہم ضٔروٗری باسان تٔمِس زِ اگر زَن تہٕ بہٕ کٔشیٖرِ نٮ۪بر نیرٕ مےٚ ہٮ۪کہِ روزگار بٔنِتھ بنان تہِ چھُ کٔشیٖرِ منٛز چھِ اِنسان تِکیٛازِ ییٚتہِ چھِنہٕ تِم وَسٲیِل کِہیٖنۍ ییٚتہِ چھِ ختم اِسلیے چھِ کٔشیٖرِ ہِنٛدٮ۪ن لُکَن خٲطرٕ ضٔروٗری اَصٕل یِہوٚے زِ تِم گژھَن نٮ۪بَر باقیَن مُلکَن منٛز تَتہِ کماوَن پَنُن عوزکہٕ پَنٕنۍ زِندگی ہٮ۪کَن بہتر بنٲیِتھ